اَگر بہٕ کَتھ کرٕ بارامولہ ڈِسٹرکٹِچ ییٚتہِ چھِ واریاہ تِم جایہِ یِم واریاہ زیادٕ خوٗبصوٗرت چھِ تہٕ لُکھ چھِ تِمن جاین گھاان بارامولہ چھِ تِم جایہِ یِمن جاین بہٕ تہِ چھَس گٔمژٕ تہٕ واریاہ زیادٕ خوٗبصوٗرت چھِ تہٕ لوٗکھ چھِ یِمن جاین واریاہ زیادٕ گژھان تہٕ پسند کران یِمن جاین تَتھ منٛز چھُ سارویو کھۄتہٕ گۄڈٕنیتھ یِوان گُلمَرٕگ گُلمَرٕگ چھُ پَتہٕ ہے سُہ چھِ سٲرسی ہِندُستانَس پَتہٕ تہٕ تور چھُ گۄڈٕنیتھ ٹوٗرِسٹ ٲسۍ تن یا کٔشیٖر ہندۍ لوٗکھ ٲسۍ تن یا کانہہ تہِ ٲسۍ تن سُہ چھُ گۄڈٕ گُلمَرٕگ ضروٗر گژھان تہٕ گُلمَرٕگ چھُ واریاہ زیادٕ خوٗبصوٗرت جاے گُلمَرگس منٛز چھُ گنڈولا آسان یِمن منٛز لوٗکھ گژھان چھُ تہٕ یا گُر چھُ آسان تِمن تہِ چھِ لوٗکھ کھسان یِتھٕے کَنۍ اَگر گُلمَرٕگ وَغٲرٕ أسۍ کَتھ کَرو بیٚیہِ کُنہِ جایہِ ہٕنٛز تہٕ تیٚلہِ چھُ یِوان ییٚتہِ تُجر شریٖف تَتہِ چھُ زِیارت تہٕ سُہ تہِ چھُ واریاہ زیادٕ خوٗبصوٗرت تہٕ تَتھ چھُ اکھ لوٗکھ واریاہ زیادٕ عِزت کران تہٕ تمہِ پَتہٕ چھُ یِوان پَٹنہٕ چھُ ییٚتہِ پانڈولر تہِ یِم واریاہ زیادٕ خوٗبصوٗرت چھِ یِم بروہمہِ زَمانٕکۍ چھِ تہٕ تِمن کُن وٕچھنس تہِ چھُ یِوان سُہ پٔتِم زَمان یاد کہِ کِتھ کنۍ آسان تِکیازِ سُہ اوس بَنوومُت بنڈوو یِم حکوٗمَت ٲسۍ کران کٔشیٖر پٮ۪ٹھ تہٕ تِموے اوسُکھ سُہ بَنوومُت تہٕ تَتھ پیو پَتہٕ ناو پانڈولرِ تہٕ اَگر أسۍ پَتہٕ یِتھٕے کَنۍ کرو کَتھٕ ییٚتہِ چھُ بیٚیہِ پارکہٕ زٕ ژور تہِ تَتھ منٛز چھُ یِوان گُلنار پارٕک تہٕ ایٖکو پارَک تہٕ یِمن جاین چھِ گژھان شُرۍ چھُ گژھان لۄکٔٹۍ بٔڑۍ سٲری چھُ گژھان ژِیٖر یا دۄہلی صبُححنَس تہٕ زیادٕ پَہمت ژیٖری تَتہِ چھُ واریاہ زیادٕ رَش آسان تمہِ ساتہٕ تہٕ تَتھ چھُ یُس گُلنار پارَک تَتھ چھُ سایڈَس پَتہٕ دریاو جہلِم تہٕ یِتھٕے کَنۍ ایٖکو پارکہِ تہِ چھُ اِتھٕے کَنۍ تہٕ تِمن جاین چھُ واریاہ زیادٕ خوٗبصوٗرت تِمَن جاین چھُ جوٗلہٕ ووٗلہٕ اَصٕل پٲٹھۍ تہٕ پَتہٕ اَگر اوٗڈی ۂنز کَتھ کَرو اوٗڈی جاے چھِ واریاہ زیادٕ خوٗبصوٗرت یِتھٕے کَنۍ تہٕ یِم یِم جایہِ چھِ مےٚ کیٚنٛہہ یاد یِم بارامولہ ڈِسٹرکس منٛز چھُ تہٕ بیٚیہِ واریاہ زیادٕ خوٗبصوٗرت چھُ